السلامُ علیکُم مُطاہِر صٲب چھا ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک یہِ مےٚ کَریمو حظ تۄہہِ اوترٕ فون مےٚ وَنیمو تۄہہِ اَسہِ چھِ یِتھ سیٖمَٹھ ضوٚرتھ تۄہہِ ونیو حظ دوٚپوُ اَسہِ چھِ ڈِسکاوُنٛٹ کیٛاہ تھامَتھ تہٕ وۄنۍ کیٛاہ حظ ڈِسکاوُنٛٹ چھُو تۄہہِ آز آز کیٛاہ چھِ سیٖمٹَس ریٹ ویٹ اچھا وۄنۍ کیٛاہ مےٚ کیٛاہ ڈِسکاوُنٛٹ چھِ اچھا تٕرٛہ پٔرسَنٛٹ سُہ کۭتِس گوٚو مےٚ بیگ پَتہٕ اچھا پانٛژھ ہَتھ رۄپیہِ بیگ اچھا اچھا یہِ حظ چھِ واریاہ تیٚلہِ یہِ وۄنۍ کوٗتاہ بے تُہۍ تھٲیِو مےٚ مےٚ باسان ڈوٚڈ ہَتھ بیگ تھٲیِو تُہۍ مےٚ سیٖمَٮ۪ٹ اَہَن حظ اَہَن حظ بیٚیہِ ہہ یہِ کالٹی کُس کُس چھُو تۄہہِ سیٖمٹٕچ تَتھ تۄہہِ کُس ہیوٗ چھُ اَصٕل باسان اچھا اچھا تیٚلہِ حظ تھٲیزیو خیبَرٕے مےٚ باسان اَمبوٗجا تہِ چھِ اَصٕل آسان آ بہٕ حظ وَنو تۄہہِ تَمہِ دۄہ تہٕ تُہۍ وٕنۍزیو تُہۍ کہٕ تُہۍ چھُو حظ اورَے گٲڑۍ وٲڑۍ تہِ سوزان أکیٛاہ بہٕ حظ کَرمو تۄہہِ وٕنی وٕنۍ کۭژاہ پیمٮ۪نٛٹ تھاوٕ بہٕ تویتہِ کٔرِتھ مےٚ باسان بہٕ تھاوَو تۄہہِ ٹٮ۪ن تھاوزنٹ کٔرِتھ اَہَن حظ اَہَن حظ تہٕ باقی دِمو پَتہٕ ییٚلہِ سیٖمٮ۪نٛٹ ویٖمٮ۪نٛٹ واتہِ گار وار اَصٕل پٲٹھۍ پَتہٕ دِمو بہٕ تۄہہِ پَتہٕ دِمو بہٕ باقی پیمٮ۪نٛٹ اَہَن حظ اَہَن حظ تہٕ یہِ کیٛاہ چھِ اَتھ وَنان بیٚیہِ اَگر بیٚیہِ پگاہ زا ضوٚرتھ آسہِ یا ڈِسکاوُنٛٹ آسہِ کیٚنہہ تہٕ مےٚ ؤنۍزیو ڈِسکاوُنٛٹ تَمی حساب ترٛاو نا بہٕ پیمٮ۪نٛٹ اَگر ڈِسکاوُنٛٹ بیٚیہِ کیٚنہہ آسہِ تُہۍ ؤنۍزیو مےٚ ہہ اَہَن حظ اَہَن حظ بیٚیہِ یہِ بہٕ حظ وَنہٕ تہِ تہِ وَنہٕ بہٕ تُہُنٛد چھِ شُکر تۄہہِ تویتہِ تۄہہِ ووٚنوُ مےٚ ڈِسکاوُنٛٹ چھِ آز چلان سیٖمٹَس تۄہہِ چھُو ضوٚرتھ تۄہہِ ووٚنوُ گۄڈٮ۪تھٕے تۄہہِ اوسوُ مےٚ فون اوترَے کوٚرمُت طاہرہ جی آز چھِ ڈِسکاوُنٛٹ سیٖمٮ۪نٹَس بہٕ چھَس تُہٕنٛز شُکُر گُزار واریاہ زیادٕ تۄہہِ کوٚروُ مےٚ یِتھ کَنۍ مَدد تہٕ اَمہِ حسابہٕ تہِ کیٛازِ آز اوس واریاہ زیادٕ سیٖمٮ۪نٛٹ درٛوٚگ تہِ گوٚمُت تۄہہِ کوٚروُ مےٚ مَدد دوٚپوُ وَل سیٖمٮ۪نٛٹ چھِ آز ڈِسکاوُنٛٹ گوٚمُت تہٕ اَسہِ تہِ حظ آ اَسہِ چھِ سِلیب ترٛاوٕنۍ اَہَن حظ اَہَن حظ خیبَر گوٚو حظ تَتھ خٲطرٕ اَصٕل چلو تیٚلہِ حظ تھٲیزیو تُہۍ مےٚ خیبرٕے اَہَن حظ اَسہِ چھِنہٕ حظ بٔڑ سِلیب واریاہ زیادٕ تہٕ تَوَے حظ چلو ٹھیٖک حظ چھُ